السلامُ علیکم ورحمتہُ اللہِ وبرکاتہُ دُنیا ہسا چھ دۄہ کھۄتہٕ دۄہ چینج گژھان یُتھ اَز چھ اَز آسہِ اَمہِ کھۄتہٕ کم پگاہ آسہِ اَمہِ کھۄتہٕ زیٛادٕ چینج آمٕژ یتھ زن کِن ساروٕے کھۄتہٕ بوٚڈ چھ موبایِل فون ییٚلہِ اَسہِ لۄکچارس أسۍ آسان تَمہِ دۄہ اوس آسان اکھ لۄکُٹ فون یُس نہٕ ٹچہٕ وول اوس آسان کیٚنٛہہ اَز ہسا چھ سارِنےاینڈرایڈ فون یُس زن أسۍ اکھ أکِس دوٗر فون چھ یِوان کرنہٕ بیٚیہِ ہسا چھ دُنیا واریاہ واریاہ چینج گوٚمُت یُس یہِ ہسا چھ سانہِ خأطرٕ اکھ خۄش قٔسمتی بیٚیہِ چھ اکھ فأیِدٕ تہِ أسۍ ہسا چھ مِنٹٕچ کأم سٮ۪کنڈس کران گنٹٕچ کأم مِنٹس کران دۄہٕچۍ کأم گنٹس کران اَمہِ سۭتۍ ہسا چھ اَسہِ ٹایم تہِ بچان بیٚیہِ چھ اَسہِ آرام تہِ مِلان دۄہے اکہِ دۄہ نہٕ اَکہِ دۄہ چھ چینج واریاہ دُنیہس یِوان یتھ زن کِن ہر کانٛہہ آرام سان پنٕنۍ کأم چھ ہٮ۪کان کٔرِتھ زیٛادٕ فورس چھنہٕ کران کانٛہہ بیٚیہِ ہسا چھ یہِ ٹیکنالوجی دۄہ کھۄتہٕ دۄہ زیٛادے یِوان کم چھنہٕ گژھان کیٚنٛہہ فأیِدٕ چھ واریاہ واریاہ فأیِدٕ چھ گریلوس منٛز مےٚ ہسا چھ بوے واریاہ دوٗر أسۍ ہسا چھ تٔمِس فون کران دوٗرِ پٮ۪ٹھ یہِ ہسا چھ بٔڈ سانہِ کھۄتہٕ سانہِ قٔسمت ٹیکنالوجی